وعلیکمُ اسلام میڈم اسلامُ علیکُم آ ٹھیٖک تُہۍ چِھو حٲز میڈم ٹھیٖک آ یہِ ڈانٕس چھِ حٲز أمہ پَتہٕ مگر أسۍ حٲز چھِ ہسٹری کٕلاس حٲز چھِ اَسہِ ضروٗری اِمپاٹنٛٹ پَرُن حٲز کیازِ ہسٹری چھُ اِمپاٹنٛٹ سبجَکٹ نہ نہ میڈم اَسہِ چھُنہ حٲز ہسٹری کٕلاس چھُ اَسہِ ضروٗری اَمہِ ٹایمہٕ پَرُن کیازِ کہِ ہسٹری چھُ ضروٗری سَبجَکٹ اگر پَتہٕ سُہ پگاہ ریٚپیر آو ہِسٹری پَتہٕ ییٖنہٕ سمٕج اَسہِ ہِسٹری یَس تٮ۪م پَتہٕ کِہیٖنۍ یَتھ چھُ ایکزام تہِ ووتمُتۍ یورٕ اَسہِ حٲز چھُ تۄہہ ڈانس کٕلاس تہِ چھُو تۄہہ اَسہِ کَم ٹایِم حٲز اَسہِ گَژھہ کَم سے کَم آسُن گٲنٹہٕ اَسہِ چھِنہٕ سِٹیپ پَتہٕ روزان یاد کِہیٖنۍ نہ حٲز نہ میٚڈم اَسہِ چھِنہ حٲز ہسٹری تہِ چھُ اَسہِ پَرُن ضروٗری یورٕ آ ژور بَجے پَتھ کُن حٲز روزِ سانہِ خٲطرٕ ٹھیٖک اگر حٲز ژور ٹُو پانژھ اَسہِ ڈانس کٕلاس حٲز چھُ سُتہِ حٲز روزِ سانہِ خٲطرٕ ٹھیٖک نہ اَسہِ اَسہِ ما حٲز ہیٚکو ہِسٹری أسۍ ما حٲز ہیٚکو ہِسٹری کٕلاس ما حٲز ہیکوأسۍ ترٲوِتھ ڈانٛس کٕلاس موٗجوٗب ہِسٹری کٕلاس ما حٲز ہیٚکو أسۍ ڈانس کلاس موٗجوٗب ترٲوِتھ نہ حٲز نہ نہ اَسہِ حٲز چھِ بیٚیہِ ہسٹری اوڈ گٲنٹہٕ ہِسٹری یس حٲز چھُ اَسہِ ٹوٹل اوڈ گٲنٹہٕ کیازِ کہِ ڈانس کٕلاسس حٲز گَژھہ اَسہِ اوڈ أڈِس گٲنٹس آسُن کِہیٖنۍ یہِ حٲز گَژھہ کم سے کم حٲز آسُن گٲنٹس اَسہِ چھِنہ یِم سِٹیپ روزان یاد کیٚنٛہہ أسۍ حٲز ہے أسۍ حٲز ہیٚکو تیٚلہِ أسۍ ہیٚکو نہ حٲز پیرَنٹن تامتۍ واتنٲوِتھ پَننٮ۪ن پیرَنٹن تامَتۍ میٚسیٚج تُم سمجاووک أسۍ تَم ہیکَن اَسہِ پٔرمِشن دِتھ تُمن وونو أسۍ تُم مانن سٲنۍ کَتھ کیازِ کہِ اَسہِ چھُ ہِسٹری کٕلاس ضروٗری پَرُن کیازِ یہِ چھُ اِمپاٹنٹ سَبجَکٹ پَنٕنۍ أسۍ ہیکوک أسۍ انوون حٲز پَنٕنۍ پیرنٹ انووکھ نا حٲز أسۍ تُہۍ حٲز وونیو اَسہِ ڈیٹ تُم کَمہِ ڈیٹہٕ انووکھ أسۍ یور تہٕ أس کَر تُہۍ کٔریو تِمن سۭتٮ۪ن کَتھ اَسہِ حٲز دیٲیو ڈوڈ گَنٹہ یا زٕ گَنٹہ ڈانس کٕلاسس حٲز أس ما حٲز یِم ہِسٹر کٔلاس ما حٲز ہیٚکو أس ترٲوِتھ ڈانس کٕلاس موٗجوٗب نہ حٲز نہ میڈم ہسٹری چھِ اَسہِ ڈانس کٕلاس تہِ چھُ ضروٗری ہِسٹری چھُ زیادٕ ضروٗری حٲز ٹھیٖک ٹھیٖک حٲز چھُ میڈم ووں کَرو انشاء اللہ رحمٰن تیٚلہِ پیرَنٹن سۭتۍ أسۍ پَنٮ۪ن پیرَنٹن سۭتۍ گَرِ مشوَرٕ وُچھوتِم کیا وَننۍ ادٕ کیاہ